مےٚ چھِ ٲں میٛوٗزکَل ایپہٕ واریاہ زیادٕ استعمال کٔرمَژٕ میٲنۍ فے کیٚنٛہہ فیورِٹ میٛوٗزِکَل ایپ چھُ یُس بہٕ وُنکیٚس چھَس یوٗز کَران سُہ چھُ سُپاٹِفاے مےٚ چھُ گانا ایپ تہِ یوٗز کوٚرمُت مےٚ چھُ کوٚرمُت ساوَن تہِ یوٗز مگر وُنکیٚس چھَس بہٕ سُپاٹِفاے میٛوٗزِک ایپ یوٗز کَران ٲں مےٚ چھِ واریاہ اصٕل ایپ پٔرسٕنٔلی باسان ٲں میٛوٗزِکَل ایپ چھِ ییٚمہِ موٗجوٗب ٲں آز کَل لوٗکھ اِستعمال کَران کیٛازِکہِ اِنسانَس یہِ موٗڈ چھُ آسان مَن چھُ آسان بوزنُک اِنسان ہیٚکہِ اَمیے وِزِ سٔرٕچ کٔرِتھ سُہ میٛوٗزِک تہٕ بوٗزِتھ یہِ چھِ اَکھ واریاہ فٲیدٕ مَنٛد چیٖز سانہِ خٲطرٕ بیٛاکھ چیٖز چھُ اَتھ منٛز یہِ کہِ أسۍ ہیٚکو پَنٕنۍ پٔرسٕنَل یِم اسہِ فیورِٹٕس چھِ آسان تِم ہیٚکو أکِس کیٛووَس منٛز تھٲوِتھ تہٕ پَتہٕ چھِ تِم پانَے بَجان تِم میٛوٗزِک ٲں بیٚیہِ چھِ اَتھ ایڈ واریاہ کَم آسان وا تیٖتیٛاہ ایپ ایڈٕس چھِنہٕ آسان اَتھ منٛز کیٚنٛہہ ایٚڈوَرٹیٖزمیٚنٛٹ چھِنہٕ تیٖتیٛاہ اَتھ منٛز ٲں یِوان کیٚنٛہہ اَتھ منٛز چھِ أسۍ ہیٚکان پَنُن میٛوٗزِک ڈاوُن لوڈ کٔرِتھ پَنُن فیورِٹ لِسٹہٕ ہیٚکان ڈاوُن لوڈ کٔرِتھ یا أسۍ ہیٚکو سُہ سیو کٔرِتھ سٲنِس پٕلے لِسٹَس منٛز برٛونٛہہ کالہِ ٲسۍ نہٕ یِم چیٖز گژھان کیٚنٛہہ برٛونٛہہ کالہِ ٲسۍ کَران ٲں کرٛوم پٮ۪ٹھ سیٚودٕے ڈاوُن لوڈ میٛوٗزِک کیٚنٛہہ کیٚنٛہہ میٛوٗزِک ٲسۍ تھاوان ڈاوُن لوڈ کیٛازِکہِ تَمہِ دۄہ ٲسۍ نہٕ یوٗتاہ اِنٹَرنیٚٹ فیسَلٹی ٲس نہٕ سپیٖڈ ٲس نہٕ ییٖژاہ زیاد اِنٹَرنیٚٹَس کیٚنٛہہ درٛوگ اوس پیٚوان تِمَن دۄہَن اِنٹَرنیٚٹ واریاہ زیادٕ تہٕ ٲں واریاہ مِنِمَم کیٚنٛہہ ٲں ڈیٹا اوس میلان اِنٹرنیٚٹ ڈیٹا تہٕ تمہِ موٗجوٗب أسۍ ٲسۍ کران کیٚنٛہہ کیٚنٛہہ رِکارڈ ٲں ڈاوُن لوڈ پَتہٕ ٲسۍ سُے بوزان بار بار بار بار ٲسۍ سُے بوزان ٲں یَتھ منٛز چھُ یہِ کہِ اَتھ منٛز چھُنہٕ اسہِ پیٚوان سیو تھاوُن کیٚنٛہہ یہِ خۄش چھُ کَران ییٚمہِ وِزِ یُس موڈ کَرِ کٲنٛسہِ چھِ کُنہِ وِز کٕلاسِکٕل خۄش کَران ہِپ ہاپ خۄش کَران یہِ خۄش چھُ کَران پننہِ حِسابہٕ تہِ چھِ أسۍ آن کٔرِتھ بوزان پرٛانہِ زَمانہٕ ٲسۍ أسۍ سی ڈی ٲں سی ڈیٖز اَنان تَتھ منٛز تہِ ٲسۍ آسان کیٚنٛہہ کولیٚکشَن تَتھ منٛز اوس نہٕ فُل آسان کیٚنٛہہ تَتھ منٛز ٲس کیٚنٛہہ مِنِمَم پنٛداہ وُہ پنٛژٕہ یا ییٖتیٛاہ تہِ پَننہِ پَننہِ حِسابہٕ أسۍ سی ڈی یَن منٛز واتان تِم تِم ٲسۍ کیٚنٛہہ کیٚنٛہہ رِکارڈ یا فِلمہٕ اکاڈِنٛگلی آسہٕ رِکارڈ آسان تِمَے ٲسۍ اَنان تِمَے ٲسۍ ٲں أسۍ پَننِس کَمپیٛوٗٹرَس منٛز یا لیپ ٹاپَس منٛز ترٛاوان تہٕ کۄلیٚکشَن ٲس واریاہ کَم آسان اَکھ مِنِمَم کۄلیٚکشَنٕز ٲسۍ آسان ہَر کُنہِ قٕسمُک ہیٚکہٕ ہاو نہٕ سُہ کٔرِتھ کیٚنٛہہ بیٚیہِ اوس پیٚوان گۄڈٕ سی ڈی مٔلۍ اَنٕنۍ پَتہٕ سُہ یَتھ منٛز ترٛاوُن ڈاوُن یِم اَمہِ پَتہٕ شیر کَرٕنۍ اورٕ یور سُہ اوس واریاہ مُشکِل گَژھان تہٕ سُہ چھُنہٕ تیٛوٗتاہ فیٖزِبٕل سانہِ خٲطرٕ کیٚنٛہہ یِم اسہِ ایپلِکیشَنٕز چھِ أزچہِ ایٚپلِکیشَنٕز یہِ چھِ سارنٕے خٲطرٕ ایٖزی ٹُو یوٗز گژھان سارنٕے تَگان یوٗز کَرٕنۍ ییٚمہِ وِزِ خۄش کَر تَمہِ وِزِ ہیٚکان اِنسان کانٛہہ تہِ ایپ ڈاوُن لوڈ کٔرِتھ ٲں تہٕ دوٚیِم کَتھ چھِ یہِ کہِ اَتھ چھِ ہیٚکان أسۍ یہِ وِنڈو بنٛد تہِ کٔرِتھ تہٕ یہِ چھِ کَنٹِنِو ہیٚکان چٔلِتھ یہِ ضُروٗری چھُنہٕ کہِ اسہِ چھُ سُہ یَلَے تھاوُن یہِ تیلی چَلہِ سُہ تہٕ سُہ ہیٚکو أسۍ ایپ بَنٛد تہِ کٔرِتھ باقٕے پَنُن فون یوٗز کٔرِتھ کیٚنٛہہ تہِ کٔرِتھ پٔتۍ کِنۍ آسہِ اسہِ میٛوٗزِک چَلان بیٚسٹہٕ چیٖز چھُ اَتھ منٛز میٛانہِ حِسابہٕ یِہٲے کہِ أسۍ چھِ ٲں میٛوٗزِک ہیٚکان کانٛہہ تہِ بوٗزِتھ ییٚمہِ وِزِ اسہِ خۄش چھِ کَران سُہ ٲسۍ تَن دُنیٲہُک کُنہِ تہِ کوٗنُک میٛوٗزِک سُہ ٲسۍ تَن ہالی وُڈ بالی وُڈ پاکِستانُک ٹالی وُڈ کانٛہہ تہِ آسہِ کُنہِ تہِ ٲں کُنہِ تہِ سایڈک آسہِ میٛوٗزِک اسہِ چھُ صِرف ڈاوُن لوڈ نَہ سٔرٕچ چھُ کَرُن سُہ ییہِ یا اسہِ آسہِ نہٕ یاد تَتھ میٛوٗزِکَس سُہ میٛوٗزِک کیٛاہ اوس أسۍ ہیٚکو تٔمِس سِنٛگَر سُنٛد ناو دِتھ یا فِلمہِ ہُنٛد ناو دِتھ تہٕ تَمِکۍ میٛوٗزِکَل یُس لِسٹ چھُ آسان سُہ چھُ سورُے وَسان پَتہٕ چھِ پَننہِ مَرضی ہُنٛد أسۍ سٔرٕچ کَران کُس ہیٛوٗ چھُ اسہِ بوزُن سُہ چھِ بوزان یہِ چھُ واریاہ اصٕل ایپ پٔرسٕنلی چھِ مےٚ واریاہ پَسَنٛد سُپاٹِفاے بہٕ چھَس سُپاٹِفاے یوٗز کَران